کوٚسچن چھُ مےٚ کہِ کَشمیٖری لینٛگویج اِنفُلنس کوٚرمُت باقٕیَن لینٛگویجَن ہٕنٛز ڈیٚولَپمینٛٹ رینجس منٛز یہِ چھِ یِژھٕے ہِش کَتھا ژٕ کیٛاہ بہٕ چھُس روزان کَشمیٖرَس مَنٛز کَشمیٖرَس مَنٛز چھِ ناینٹی فایِو پٔرسنٛٹ لوٗکھ بولان کَشمیٖری بیٚیہِ چھِ اَسہِ مَدَر ٹَنٛگ تہِ کَشمیٖری تَوَے چھِ ییٚتہ زیادٕ اِنفُلنس کَشمیٖرِیُکُے کیٛازِ یُس یہِ کَشمیٖری چھِ یہِ چھِ اَسہِ مَدَر ٹَنٛگ بیٚیہِ چھُ یہِ تَوے اَتھ مَنٛز اَسہِ واریاہ اِنفُلَنس کَشمیٖرِیَس مَنٛز یہِ چھِ اَسہِ مادری زَبان باقٕے یِم لینٛگویج چھِ تِم چھِ یِوان واریاہ کم بولنہٕ عام طور چھِ تِم یِوان بولنہٕ سکولو مٔنٛزۍ یا اَز چھُ گوٚمُت اَکھ ریٚواج کہِ اَز یُس لۅکُٹ بَچہِ چھُ اَسہِ زیٚوان تَس چھُ یِوان ہیٚچھناونہٕ گۅڈٕ اُردو تہٕ اِنٛگلِش مگر یُس یہِ موج چھِ موج چھِ آسان اَسہِ گَرِ سُہ چھُ عام طور پیٚٹھ عام طور پیٚٹھ آسان مَطلَب اگر پٔرویٖن تہِ آسہِ مگر سُہ چھُ زیاد تر کَران کوٗشِش کہِ میٛون بَچہِ گَژھِ کَشمیٖریی سَمجُن کیٛاز یُس یہِ اُردو چھُ آسان یا اِنٛگلِش چھُ ہیٚچھُن آسان یہِ چھُ پَتہٕ ہیٚکان بَچہِ پانے وَقتَس سۭتۍ سۭتۍ ہیٚچھِتھ کیٛازِ سکوٗلو مٔنٛزۍ چھِ پَتہٕ ہیٚچھان اُردو سکوٗلو منٛز چھِ ہیٚچھان اِنٛگلِش تہِ مگر اگر أمۍ کَشمیٖری ہیٚوچھ نہٕ کِہیٖنٛۍ یہِ چھُنہٕ پَتہٕ تیٚلہِ یِوان ہیٚچھنہٕ کِہیٖنٛۍ کَشمیٖری چھُنہٕ ہیٚکان پَتہٕ ہیٚچھِتھ تَوے چھُ بیٚیہِ چھُ یُس ناینٹی پٔرسنٛٹ فایِو پٔرسنٛٹ کَشمیٖری لوٗکھ چھِ أسۍ چھِ سٲری مان ژٕ پانوٕنۍ روزمَرٕ زِنٛدگی مَنٛز کَرا روزمَرٕ زِنٛدگی مَنٛز کَران کَشمیٖریی یوٗز پَتہٕ یُس اکھ نَفَر چھُ آسان سَراونٛڈِنٛگَس مَنٛز چاہے پَتہٕ سُہ اَمہِ کھۄتہٕ تہِ ٲسۍتن اِنٛگلِش بیٚک گرٛاونٛڈُک یا بیٚیہِ کُنہِ بیٚک گرٛاونٛڈُک سُہ چھُ پانے ہیٚچھان اِنٛگلِش کیٛاز سُہ چھُ وُچھان کہِ یِم چھِ پانہٕ وٲنۍ کران کتھ أتھی کَشمیٖری لینٛگویج مَنٛز یُس اَسہِ کَشمیٖری پَنٕنۍ زَبان چھِ أتھۍ مَنٛز کران کتھ تہٕ أسۍ چھِ کَران تہِ پَنہٕ نِس سَراونٛڈِنٛگس کانٛہہ تہِ کٲم آسہِ کَرٕنۍ پانہٕ وٲنۍ یہِ ہو سکا اگر نہٕ کانٛہہ اَسہِ مان ژٕ اگر اَسہِ کُنہِ تہِ جایہِ آسہِ گَژھُن أسۍ چھِ کَران کَشمیٖری پٲٹھی پانہٕ وٲنۍ کتھ سُہ گوٚو کُنہِ جایہِ اگر کانٛہہ نیٚبرِم نَفَر سَمکھِ یا بیٚیہِ کانٛہہ نَفَر سَمکھِ تَس چھِ أسۍ کَران تٔتھٕے لینٛگویج مَنٛز کتھ یُس لینٛگویج سُہ چھُ زانان آسان اَلبَتہٕ یُس أسۍ پانہٕ وٲنۍ چھِ کَران ییٚتہِ روزمَرٕ اگر أسۍ مارکیٚٹ تہِ گَژھو اَسہِ آسہِ کیٚنٛہہ خٔریٖد مان ژٕ ہیٚون تیٚلہِ چھِ دُکانٛدارَس تہِ کَران کٲشِرۍ پٲٹھی کتھ یاں اگر أسۍ کُنہِ دَفتَرَس مَنٛز گَژھو تَتہِ آسَن پَنٕنی مُلٲزِم کَشمیٖرکی تِمَن سۭتۍ چھِ کَران کَشمیٖری پٲٹھۍ تہِ کتھ یا گَرَس مَنٛز چھ أسۍ پانہٕ وٲنی روزمَرٕ یُس تتھ أسۍ چھِ کَران یہِ کَشمیٖری بیٚیہِ چھ واریاہ چیٖز کَران اِنفُلنس کہِ یُس سٲنۍ پرٛٲنٛۍ ٲسۍ یِم ٲسۍ نہٕ زیاد پٔرۍمِتۍ تہِ کِہیٖنٛۍ یِم ٲسۍ کَشمیٖری عَلاو بیٚیہِ کُنہِ کَتھٕے کٔرِتھ یِمن کیٛازِ یہِ ٲسۍ پَنٕنۍ مادری زَبان یِمو ٲسۍ لۅکٹہٕ پیٚٹھٕ ہیٚچھمٕژ کَشمیٖری زَبانٕے تَوے یوٚس یہِ کَشمیٖری زَبان چھِ اَسہِ یہِ چھِ اَسہِ پَنٕنۍ مادری زَبان تہٕ تَوے چھُ اَتھ زیادٕ اِنفُلنس خاص کر سٲنِس ڈِسٹرکَس مَنٛز آسہِ ڈیٚفنٹلی اَتھ اِنفُلنس کیٛاز ییٚتہِ چھِ یِوان یِہَے بولنہٕ تہِ اَوا زیٛاد تر چھِ کَران اِستعمال تہِ یِہَے لینٛگویج ییٚتہِ تہِ بیٚیہِ اَتھ آسی باقیَن لینٛگویجَن پیٚٹھ اِنفُلنس تِہٕنٛدِس ڈیٚولَپمینٹَس پیٚٹھ ترٛایہِ یہِ اَثر سیٚزٕے کتھ